یُس اسہِ یہِ کَشمیٖری کَلچَر چھُ یہِ چھُ واریاہ وسیع یہِ چھُ واریاہ بوٚڑ أسۍ چھِ واریاہ امن پَسنٛد اَتھ منٛز چھِ واریاہ اسہِ أسۍ یہِ واریاہ چیٖز ہیٚکان کٔرِتھ اَتھ منٛز چھُ اسہِ کَلچَر تیٛوتاہ بوٚڑ زِ اِنسان کَشمیٖری پیٖپٕل لوٗکھ چھِ یِم چھِ تِم چھِ واریاہ سیٚدۍ سادٕہ تہِ تِم چھِ پَنٕنۍ لینٛگویج واریاہ ٲں اصٕل پٲٹھۍ یوٗز کَران یِم اسہِ یِم اسہِ ماے محبت تہٕ لول پانہٕ وٲنۍ بٲگراوان چھِ سیٚنس آف آیڈیٚنٹِٹی چھِ ایٚکسپرٛیٚس کَران ییٚمہِ سۭتۍ أسۍ لوٗکَن ہاوان چھِ زِ أسۍ چھِ یَکجُت ییٚتہِ چھِ ماے محبت پانہٕ وٲنۍ واریاہ اصٕل ییٚتہِ چھِ اخلاق اصٕل ییٚتہِ چھِ لوٗکَن سخاوَت ییٚتہِ چھِ لوٗکَن ٲں مہمان نَوٲزی یعنی کانٛہہ نیٚبرِم ملکُک کانٛہہ نَفر یور چھُ یِوان تِم چھِ تیٛوتاہ خۄش گژھان کٔشیٖرِ ہِنٛدۍ مہمان نوٲزی نِش تِم چھِ وَنان کٔشیٖرِ ہیٛو چھُی نہٕ کانٛہہ یوٗتاہ چھُ ییٚتہِ ماے محبت پانہٕ وٲنۍ لوٗکَن پانہٕ وٲنۍ مِلژار ییٚتہِ پانہٕ وٲنۍ لوٗکَن سیٚدۍ سادٕہ لوٗکھ چھِ ییٚتہِ روزان یِم سیٚدۍ سادٕہ چیٖز اِستعمال چھِ کَران سیٚدۍ سادٕہ پانہٕ وٲنۍ محبت چھِ بٲگراوان لول چھِ بٲگراوان ییٚتہِ چھِ کَلچَر سون واریاہ وسیٖع ییٚلہِ کٲنٛسہِ خانٛدر چھُ آسان سُہ خانٛدَر چھِ تِم تِتھ پٲٹھۍ کَران زِ اِنسان چھُ وَنان یہِ کوٗتاہ اصٕل کَلچَر چھُ روٚف چھُ آسان گیٚوُن چھُ آسان مَس مٕژراوُن چھُ آسان یعنی ڈھول چھُ آسان مٲنٛزِرات چھِ آسان باقٕے باقٕے رَسٕم چھِ آسان وازٕوان چھُ آسان بیٚیہِ چھِ لوٗکھ پانہٕ وٲنۍ بٲتھ گیٚوان اِکٹھے چھِ وقت سپیٚنٛڈ کران ٲں دٔلیٖلہٕ چھِ آسان لٔڈی شاہ چھُ آسان کَہانی چھِ بوزان پرٛٲنۍ بُزَرگ یِم اسہِ گَھرَس مَنٛز چھِ تِم چھِ کَہانی پَانہٕ بوزٕناوان ییٚمہِ سۭتۍ أسۍ واریاہ وقت چھِ سپیٚنٛڈ کَران اسہِ گھرکیٚن سۭتۍ تہٕ بیٚیہِ چھُ اسہِ مَزٕ لگان ییلہِ اِنسان اِکٹھے چھُ بیٚہوان پَتہٕ چھُ کانٛہہ بُزَرگ تِتھ پٲٹھۍ کانٛہہ کہانی وَنان یَتھ منٛز کیٚنٛہہ نصیٖحت تہِ چھِ آسان بیٚیہِ چھِ آسان ماٹویشَن تہِ تہٕ بیٚیہِ چھُ آسان سبق تہِ بیٚیہِ چھُ ایٚنٹَرٹینمیٚنٛٹ تہِ آسان اسہِ واریاہ زیادٕ ییٚمہِ سۭتۍ أسۍ وۄنۍ تھوڑا ماے پَانہٕ وٲنۍ چھِ محبت زِ أسۍ چھِ پَانہٕ وٲنۍ یَکجُت آسان تَتھ منٛز چھُ پَتہٕ مَزٕ لَگان اِکٹھے چھِ بیٚہوان اِکٹھے چھِ کھیٚوان چیٚوان اِکٹھے چھِ وۄتھان بیٚہوان اِکٹھے چھِ کَتھ باتھ آسان کَران أسۍ چھِ اِکٹھے روزان أکسٕے گھرَس مَنٛز مٲلِس ماجہِ سۭتۍ تِم چھِ أسہِ تیٛوتاہ محبت کَران أسۍ تہِ چھِ تِمَن سۭتۍ واریاہ محبت کَران پانہٕ وٲنۍ چھِ دوس ویٚسہِ چھِ یِوان گھرٕ تِہُنٛد گھرٕ چھِ أسۍ گَژھان وقت چھِ أسۍ سِپیٚنٛڈ کَران تہٕ ییٚمہِ سۭتۍ اسہِ واریاہ فٲیدٕ چھُ یِوان اَزیٛک وقت چھُ سُہ زِ اِنسان چھُ دوٗر دوٗر روزان اِنسان چھُنہٕ آز وقتی زِ لوٗکَن پانہٕ وٲنۍ کَران سِپینٛڈ مگر کشمیٖری پیٖپٕل چھِ پَنٕنۍ ٲں پَنٕنۍ وقت اِکٹھے سِپیٚنٛڈ کَران پانہٕ وٲنۍ بٲژ مول موج چھُ کَران شُریٚن ہِنٛز رکھوٲلی تہٕ شُرۍ چھِ کَران مٲلِس ماجہِ ہنٛز رکھوٲلی پَنٕنۍ ہمساین ہنٛز ٲں پانہٕ وٲنۍ حق ہَمسایَن سۭتۍ چھِ کَران کَتھ باتھ تہٕ بیٚیہِ چھِ ایٚکٕسپرٛیٚس کران پَننہِ لینٛگویج سۭتۍ چھِ کَران پَنٕنۍ آیڈیٚنٹِٹی ایٚکٕسپرٛیٚس ییٚلہِ لنٛگویج چھِ ڈِفریٚنٛٹ آسان تہٕ پانٔے چھُ تَران سَمٕجھ زِ یہِ چھُ کٲشُر بیٚیہِ ییٚتِچ ثقافت ییٚتِچ خوٗبصوٗرتی ییٚتِچ ٲں مِل ژار چھُ واریاہ زیادٕ اِمپارٹیٚنٹ اِمپارٹیٚنٕس تھاوان زِ لوٗکھ چھِ گَژھان واریاہ خۄش ییٚلہِ تِم وُچھان چھِ کٲشِر لوٗکھ تِکیٛازِ تِمن چھُ واریاہ ماے محبت پَانہٕ وٲنۍ آسان تِم چھِ لوٗکَن واریاہ اصٕل پٲٹھۍ ٹرٛیٖٹ کَران ییٚتِکۍ ییٚتِکۍ ٲں لوٗکھ چھِ واریاہ مٔدٕرۍ آسان میٖٹھۍ آسان یِم پانہٕ وٲنۍ محبت چھِ بٲگراوان لول چھِ بھران أکِس دوٗسرِس پَنٕنۍ زَبان چھِ تِتھ پٲٹھۍ یوٗز کَران زِ اِنسان چھُ وَنان یی ہا نہٕ یہِ أمس سۭتۍ کَرٕ بہٕ بیٚیہِ کَتھہٕ ژور تیٛوتاہ چھِ یہِ مٔدٕر زبان کٲشِر زبان کٲشِر زَبان چھِ واریاہ میٖٹھ تہٕ مٔدٕر اَتھ چھِ اَمہِ سۭتۍ چھُ یہِ چھِ تِژھ لول بھرنَس خٲطرٕ واریاہ اہم زِ لوٗکھ چھِ کٲشِر زَبانہِ مَنٛز تہِ چھُ اِنسان ییٚلہِ اَکھ بَچہٕ چھُ وَدُن ہیٚوان موج چھِ تٔمِس تِتھ پٲٹھۍ ژھۄپہٕ کرناوان پَننہِ کٲشِر زَبانہِ مَنٛز چھیٚس تِم تِم وٲرڈ وَنان بَچہٕ چھُ ژھۄپہٕ کَران بَچیٚس چھُ گژھان سکوٗن فیٖل تہٕ بیٚیہِ چھِ اَکھ کٲشِر زبان یہِ چھِ اَکھ یَکجت یکجہتی زبان تِکیٛاز لوٗکھ چھِ ییٚتہِ سیٚدۍ سادٕہ لوٗکھ چھِ سپیٚنٛڈ کَران وقت پانہٕ وٲنۍ واریاہ زیادٕ تہٕ بیٚیہِ چھِ پانہٕ وٲنۍ ماے محبت تہِ بٲگراوان فِکر چھِ آسان خَیال چھُ آسان کَلچَرُک ریٚسپیٚکٹ چھُ آسان مِل ژار چھُ پانہٕ وٲنۍ واریاہ زیادٕ آسان کٲشِر زَبان چھِ واریاہ بہتریٖن زَبان پَنٕنۍ ماے محبت بٲگراونہٕ خٲطرٕ لول بھرنہٕ خٲطرٕ تہٕ بیٚیہِ آیڈیٚٹِٹی ایٚکٕسپرٛیٚس کرنہٕ خٲطرٕ گٔے الگٕے پَننی زبان چھِ تہٕ اَڈیڈیٚنٹٹی گَژھہِ پانٔے ایٚکٕسپرٛیٚس زبان چھِ کٲشِر زَبان